اَسلامُ علیکُم مےٚ چھُ ناو مُنَزا بہٕ چھَس روزان لال بازرٕ سرینَگرٕ بہٕ چھَس تٕرٕہ ؤرِش کوٗر یہِ زَن اَسہِ گورمینٹَن کوٚر واریاہ زیادٕ یِم واریاہ چیٖز کٔرۍ یِمو ییٚتہِ تَتھ چھِ وَنان اِمپلِمنٹ کٔرِکھ یہِ امیُک ییٚمیُک اَثَر سانہِ أزچہِ پیٖڈی پیٹھ روٗد واریاہ اصل یِمو کوٚر بیٹی بَچاو بیٹی پَڑھاو کوٚرُکھ اکھ اِمپلمنٹ ییٚمہِ سۭتۍ سانو کوریٚو کوٚر واریاہ یِم زَن غریٖب کوٚرِچھِ یِم نہٕ پٔرِتھ کٔرِتھ چھِ ہیٚکان آ تہٕ یِم تہِ یِمَن تہِ چھُ مِلان تھوڑا پونٛسہٕ یِمَن تہِ چھُ مِلان یِمَن تہِ چھُ کَران گورمینٹ مَدَد پَرنہٕ خٲطرٕ یا ییٚتہِ چھُ واریاہ زیادٕ اوسمُت یہِ قصہٕ کہِ کوٗر یِتھُے ٲسۍ زیٚوان تہٕ أمس ٲسۍ بِچارٕ واریاہ بےٚ قَدری گَژھان یا اگر گۄڈے ٲسۍ پَتا چَلان کہِ کوٗر زایہِ تہٕ أمس بِچارِ ٲسۍ ژٕنان گۄڈے مٲرِتھ تہٕ مگر وۄنۍ یِم پونٛسہٕ وونٛسہٕ تہِ یِمو چھِ یِم سَبسِڈی وغیرہ تہِ چھِ کَران گورمینٹ دِوان یِمو بَنایہِ واریاہ واریاہ یوجنایہِ ییٚمہِ سۭتۍ کہِ أسۍ تہِ چھِ دَپان نہَ کہِ کوٗر چھِ ضروٗری تہٕ کوٗر چھےٚ بِچٲر نوٗر نوٗر آسان نورِستان آسان ییٚمہِ سٕنٛز سۭتۍ سون گَرٕ چھُ پَکان تہٕ امہِ سۭتۍ چھُ واریاہ زیادٕ سون گَرٕ تہٕ سٲنٛۍ بَچہِ تہِ روزان واریاہ اصل پٲٹھۍ تِم تہِ چھِ ہیٚکان پٔرِتھ کٔرِتھ تہٕ تِمن تہِ تہُنٛد مُستَقبل تہِ چھُ واریاہ اصل روزان أتھۍ خٲطرٕ یِمو کوٚڑ یہِ بیٹی بَچاو بیٹی پَڑھاو کوٚرُکھ یا لاڈلی بیٹی یا یِمَن تھووُکھ باقٕے باقٕے سِکیٖم تھاویکھ کوریٚن ہٕنٛد خٲطرٕ یُس زَن خانٛدرٕ وانٛدرٕ خٲطرٕ تہِ یِمَن لَگان چھُ تمہِ سۭتۍ گوٚو واریاہ واریاہ واریاہ زیادٕ اَثَر پیٚو کہِ اَثَر پیٚو واریاہ اصل اَثَر پیٚو کہِ ییٚمہِ سۭتۍ زَن یِمَن کورٮ۪ن بِچارٮ۪ن پونٛسہٕ دہ تہِ چھِ مِلان یا کٲم تہِ چھکھ مِلان تہٕ یِمَن تہِ چھِ زِنٛدگی گَژھان آسان امہِ سۭتۍ گوٚو واریاہ زیادٕ اصل سانہِ خٲطرٕ امہِ سۭتۍ چھُ واریاہ زیادٕ رُت کہِ سٲنٛۍ سٲنٛۍ گورمینٹَن کوٚر سانٮ۪ن کورٮ۪ن ہٕنٛد خٲطرٕ تہِ واریاہ زیادٕ آ واریاہ زیادٕ کوٚرُکھ یِم چیٖز اِمپلمنٹ امہِ سۭتۍ گوٚو واریاہ سانہِ خٲطرٕ سہوٗلیات تہِ یہِ امہِ سۭتۍ گوٚو سون سرینَگر تہِ ہیٚوتُن وۄنۍ اَسہِ ڈیٚولَپ تہِ گَژھُن تہِ امہِ سۭتۍ گٔے واریاہ سہوٗلیات سانٮ۪ن کورٮ۪ن خٲطرٕ تِتہٕ مالٮ۪ن ماجٮ۪ن ہٕنٛد خٲطرٕ تہِ باقٕے ہیٚکو نہٕ کِہیٖنۍ ؤنِتھ باقٕے چھُ خۄش کَران اِنسانَس کہِ ییٚلہِ سانہِ کورِ پَرَن تہِ